یُس مےٚ دٔیِم پروڈَکٹ اَنے سُہ اَنے مےٚ بٔتھِس خٲطرٕ فیس واش تَمہِ سۭتۍ گٔے مےٚ بٔتھِس واریاہَس حَدَس تانۍ فرق مےٚ آسہٕ بٔتھِس ڈۄکہٕ گژھان بیٚیہِ ٲس مےٚ خۄشکی نیران پَتہٕ گٔے مےٚ واریاہ زیادٕ فرق واریاہ زیادٕ مَگر مےٚ باسیو مےٚ درٛایہِ تَمہِ سۭتۍ دانہٕ ہی تھوڑا